وعلیکُم السلام اَہَن حظ تُہۍ کَم اَہَن حظ آ اہن حظ اَوا اَوا أسی چھِ

تۄہہِ کیٛاہ چھُو ٹیٖمَس کیٛاہ چھُ ناو کۄلگامہِ پٮ۪ٹھ نا اَدٕ کیٚنٛہہ چھُنہٕ پَرواے اَتہِ چھِ حظ رٮ۪جِشٹرٛیشَن فیٖس ساس رۄپیہِ بیٚیہِ چھُ بیٚیہِ چھِ پَتہٕ میچَس پٮ۪ٹھ دِنۍ پانٛژھ ساس رۄپیہِ اَہَن حظ آ شےٚ ساس رۄپیہِ اہن حظ آ فاینَلَس چھِ دِوان أسۍ اَتہِ ڈاے لَچھ رۄپیہِ حظ آ ہے نَسا نَسا یہِ چھُنہٕ سُہ ٹورنامٮ۪نٛٹٕے یہِ وٕچھُو تُہۍ تُہۍ وٕچھزیو پیجِتھ کُلگام سَپوٹٕس ٹایم چھُ کشمیٖر پرٛیمِیَر لیٖگ چھُ پَیج ہُتھ پٮ۪ٹھ فیس بُکَس پٮ۪ٹھ سُہ چھُ لایِو دِوان تَتھ پٮ۪ٹھ تَتھ تِمَن سۭتۍ تہِ کٔرۍزیو تُہۍ رٲبطہٕ اَسہِ چھِنہٕ زانٛہہ کھیوٚمُت کٲنٛسہِ رۄپَے تَتہِ آ اَہَن حظ آ مین آف دَ میچ چھِ دِوان أسۍ مین آف دَ میچ چھِ دِوان أسۍ ساس رۄپیہِ بیٚیہِ چھِ اَتہِ سُپانسَر جورا أڑۍ چھِ مان ژٕ پَلو وٲلۍ کران سُپانسَر تِم چھِ دِوان ٹرٛوزَر یا ٹی شٲٹ بیٚیہِ چھِ اَتہِ کٲم یہِ اگر مین آف دَ سیٖریٖز چھُنا تٔمِس چھِ پٕنٛژٕ ساس رۄپیہِ اَہَن حظ آ پٕنٛژٕ ساس رۄپیہِ چھِ مین آف دَ سیٖریٖز آ تٔمِس چھِ دِوان أسۍ ڈۄڈ لَچھ رۄپیہِ حظ اَہَن حظ آ نہ نہ یوٗنِفارم گژھِ پَنٕنۍ آسٕنۍ یوٗنِفارم گژھِ پَنٕنۍ آسٕنۍ آ بیٚیہِ گژھِ اَتہِ اَکی گامٕکۍ سٲری پٕلیر آسٕنۍ وۄ وۄپَر گامٕکۍ گژھن نہٕ پٕلَیر آسٕنۍ کیٚنٛہہ اَہَن حظ آ ٹیٖم چھِ اَتھ اَکھ ہَتھ تہٕ ژوٚوُہ اہن حظ آ اَدٕ کیٚنٛہہ چھُنہٕ پرواے کیٚنٛہہ چھُنہٕ پرواے اہَن حظ اَوا اَہَن حظ آ اَدٕ کیٚنٛہہ چھُنہٕ پرواے کیٚنٛہہ چھُنہٕ پرواے آدٕ حظ تُلِو بِہِو تُلِو